اسلام علیکُم ہے جِناب چھِ حظ ٹھیٖک آ تہٕ تُہۍ چھِو نا مُشتاق احمد تُہۍ چھِو نا گیٚوان آ اَسہِ چھُ پَگاہ خانٛدَر اَکھ پٕن پٕنژٕہ اکتوٗبر اگر تَمہِ دۄہ یِیِو تہٕ اپوایِنٛٹمٮ۪نٛٹ تھٲوِو مےٚ سۭتۍ تہٕ تۄہہِ چھُو یُن یور فَنٛکشَن پٮ۪ٹھ گیٚونہِ

چلو ٹھیٖک چھُ پٕنٛژٕہمہِ نایٹَس پٮ۪ٹھ فُل نایِٹ ہا باقٕے پیٚمٮ۪نٛٹ ویمٮ۪نٛٹ کیٛاہ آسہِ سُہ کرو أسۍ پَتہٕ تٔتی چلو ٹھیٖک حظ چھُ